میٛٲنۍ ہابِی چھِ بہٕ چھُ گَرِ باغَس منٛز کٲم کران باغ چھُ مےٚ واریاہ بوٚڈ تَتھ منٛز چھُس بہٕ کٲم کران اَصٕل پٲٹھۍ بوٚڈ باغ ژوٗنٛٹھۍ باغ چھُ واریاہ بوٚڈ تَتھ چھُس بہٕ گُڈٲے کران پانَے کھاد ترٛاوان پانَے گاسہٕ کڈان کُجَن کَٹٲے کران واریاہ واریاہ اَصٕل کامہِ کران باغَس منٛز کَٹٲے چھُ کرٕناوان تِمَن پن وُچھان سِکیب ما چھِس دوا چھُس چھَکان آب چھِس دِوان کُلیٚن باغَس چھُس آب دِوان گاسہٕ چھُس ژٹٕناوان باغَس أنٛدۍ أنٛدۍ تار دِوان یہِ چھِ میٛٲنۍ ہابی آوُٹ سایِڈٕ ؤرٕک آف ؤرٕک چھِ مےٚ یہِ باغَن اَمہِ مزیٖد چھِ مےٚ کِرکٹَس سٟتۍ تہِ کِرکَٹ چھُ مےٚ واریاہ پَسنٛد کِرکَٹ چھُ مےٚ گیُنٛدمُت تہِ گِنٛدان تہِ چھُس بیٚیہِ چھِ واریاہ کِرکَٹ سٟتۍ مزٕ یِوان اَمہِ موٗجوٗب چھُس بہٕ بہٕ باغُک باغ ہیٚکہٕ بہٕ تۅہہِ بیٚیہِ ؤنِتھ باغس منٛز کیٛاہ چھِ اَتھ وَنان مِثال اَسہِ چھِ ٹھیکدَر یِوان ژوٗنٛٹھۍ وَسان بہٕ چھُس نہٕ دِوان ہاپتَس وَسنہٕ کِہیٖنٛۍ باقِیَن جانوَرن چھِنہٕ دِوان تور گَژھنہٕ کِہیٖنٛۍ اَمہِ موٗجوٗب چھُس بہٕ کران لایِک باغ زیادٕ باغَس منٛز چھِ ژوٗر وَسان ژوٗر چھُس رُکاوان پانہٕ چھُس بیٚہوان راتَس تَتی ژوٗنٛٹھؠن رٲچھ ژوٗنٛٹھۍ کٕنان پَتہٕ تِمَن پۅنٛسہٕ یِوان واریاہ واریاہ چیٖز اَنان گَرَس تہٕ اَمہِ موٗجوٗب چھُس بہٕ زیٛادٕ کران لایِک کہِ باغٕے باغ چھِ مےٚ واریاہ بوٚڈ واریاہ اَصٕل کُجہِ چھِ واریاہ بٔڈۍ ژوٗنٛٹھۍ چھِ واریاہ اَصٕل وَسان اَمہِ موٗجوٗب چھُس بہٕ پَسنٛد کران باغ یا کِرکَٹ کِرکَٹ چھِ مےٚ گیُنٛدمُت واریاہ فُٹ بال چھُس گِنٛدان فُٹ بالَس چھُ مےٚ اِنٹَرٛسٹ واریاہ اَصٕل تَتھ دورُن رَنِنٛگ کَرٕنۍ ٹٲلَن سٟتۍ چھَ مےٚ ٹٲلَن سٟتۍ چھِ مےٚ واریاہ ایٚکٕسپیٖریَنٕس ٹٲل چھِ مےٚ ہابِی اَصٕل بیٛوٗٹِفُل کَلَر چھِ آسان اَمہِ موٗجوٗب چھُس بہٕ ٹٲل تہِ کران پَسنٛد میٛانہِ ہابِی چھِ واریاہ اَصٕل صُبحٲے سُلہِ وۅتُھن نٮ۪ماز پَٕرنۍ چاے چیٚنۍ بَچہِ تُلٕنۍ اَصٕل پٲٹھۍ پَتہٕ وَسُن پَتہٕ گَژھُن باغَس منٛز دِنۍ نظر کَھسُن اورٕ وُچھُن باغ چھا ٹھیٖک آب ما چھُس بیٚیہِ ضروٗرت گاسہٕ ما چھُس کھوٚتمُت کُلیٚن یا کُلیٚن ما چھِ کانٛہہ بؠمٲرۍ لٔجمٕژ یا دوا ما چھُکھ ووٚتمُت کھاد ما چھَکھ وٲژمٕژ یا کُنہِ جانوَر ما چھُ ووٚتھمُت ژوٗر ما چھُس ژامُت اَمہِ موٗجوٗب چھُس بہٕ کران زِیادٕ پرٛیفَر باغَس تہِ واریاہ واریاہ چیٖز چھِ اَتھ منٛز یِوان مِثال ٹھیکدَر چھُ تھاوان باغَس منٛز پیٹیٚن رٲچھ چھُس تھاوان ژوٗنٛٹھٮ۪ن چھُس رٲچھ تھاوان پانہٕ تہِ چھُس بیٚہوَن بیٛاکھ تہِ چھُس تھاوان بہٕ اَمہِ موٗجوٗب چھُس بہٕ پکان باغ چھِ واریاہ زیادٕ آوُٹ سایِڈ ؤرٕک چھِ مےٚ زِیادٕ باغسٕے کٔرمٕژ مےٚ باسان زِیادٕ بیٚیہِ باغٕچ کٲم کَرٕنۍ پَتہٕ بَتہٕ کھیٚون تَتہِ پَتہٕ گَرِ والُن بَتہٕ پَتہٕ تَتہِ کھیٚون پَتہٕ تَتہِ چاے چیٚنۍ سُہ کٲژاہ پَسنٛد چھِ مےٚ یِوان اَمہِ موٗجوٗب کہِ اَکھ چھِ روزان پَنٕنۍ باڈی سِٹرٛکچَر تہِ روزان ٹھیٖک بیٚیہِ چھِ یِم باقِین نِش تہِ عزتھ روزان وٲرۍ چھُس کماوان سبزِی چھُس تَتہِ بناوان یا کٕنان چھُس پَتہٕ سبزِی ژوٗنٛٹھۍ چھُس کٕنان تہٕ اَمہِ موٗجوٗب چھُس بہٕ واریاہ اَصٕل اَتھ باغَس واتان بوٚڈ چیٖز چھُ رٲچھ چھُس بہٕ آسان باغَس پانٕے پسَنٛد چھُم کران کہِ باغَس رٲچھ بِہُن یا باغَس واتُن تار وُچھَنۍ تَتھ واریاہ واریاہ چیٖز پَن ما چھُ ووٚتھمُت پنَس ما چھِ زَزُر لوٚگمُت یا کیٚوم ما چھُ لوٚگمُت کُجَن ما چھِ کیٚوم لوٚگمُت گُہہ چھُس ترٛاوان پَتہٕ چھِٔکراوان چھُس نیٚنٛدٕ چھُس کران باغَس اَصٕل پٲٹھۍ مَٹر چھِ وۄپداوان رازما چھِ وۄپداوان ہاکھ چھِ وُۄپداوان واریاہ واریاہ کامہِ چھُس بہٕ کران باغَس منٛز کِرکَٹ کِرکَٹ تہِ چھُس بہٕ واریاہ اَصٕل گِنٛدان کِرکَٹُک چھِ مےٚ شوق واریاہ اَصٕل باغہٕ منٛز یِیٚلہِ کھسان چھُس پَتہٟ چھُس گِنٛدان کِرکَٹ پہرَس کَھنٛڈَس روزان چھُس مایِنٛڈ فرِٛی گژھان تَمہِ سٟتۍ اَگر مایِنٛڈ بَنٛد آسہِ سُہ چھِ گژھان یَلہٕ توَے چھُس بہٕ کران پرٛیفَر باغ تہِ تہٕ یِتہٕ بیٚیہِ ٲس اَسہِ تھوڑا گَرِ فیِملِی چھُس بہٕ والان باغَس منٛز اِنٹَرمِنٹ اِنٹَرٹینمینٹ کَرٕناوان وُچھُو سون زٔمِیٖن کپٲرۍ کَپٲرۍ چھُ گاسہٕ ما چھِ کھوٚتمُت ہُہ ما چھُ گوٚمُت یہِ ما چھِ گوٚمُت اَمہِ موٗجوٗب چھُس بہٕ باغ تہِ کران زیادٕ پَرٛیفَر باقِین چھُس بہٕ ونان تُہۍ ٲسِو وَسان باغَس منٛز پَتہٕ ٲسۍزیٚو وُچھان دوستن چھُس ونان باغَس منٛز ؤسِو پَتہٟ وُچھِو باغَس ما چھُ یہِ گوٚمُت ہُہ گوٚمُت زۄزُر ما چھِ کھوٚتمُت بیٚیہِ ما چھِ گوٚمُت کیٚنٛہہ ژوٗنٛٹھۍ کُلیٚن ما چھُو دوا ترٛاوُن آب ترٛاوُن أکہِ اوٗترٕ ٲسۍ أسۍ ٹھیکدر آمُت باغَس منٛز یا ژوٗنٛٹھۍ ما چھِ کٕنٕنۍ ہُہ ما چھُ کَرُن نہَ حظ نہَ ژونٛٹھۍ چھِنہٕ اَسہِ کٕنٕنۍ کیٚنٛہہ اَگر تُہۍ وَنان چھِو تَمہِ موٗجوٗب چھُس بہٟ کران زیادٕ پَہم کہِ باغٕے گَژھٕ بہٕ رَٹُن باغَس سٟتۍ چھُ مےٚ واریاہ اَصٕل اِنٹَرسٹ باقِیَن چھُس وَنان بہٕ باغَس سٟتۍ روٗزِیو اَصٕل پٲٹھۍ وٲتِو مؠوٕ کٕننہٕ مٮ۪وٕ کٕننہٕ سٟتۍ چھُ ژوٗنٛٹھۍ اَصٕل بنان اَصٕل فٲیِدٕ سورُے کیٚنٛہہ رۄپے تہِ چھُ کَماوان اِنسان اَصٕل کمٲے چھُ کران